ہیلو وعلیکُم سَلام اہن حظ ٹھیٖک تُہۍ چھِو ٹھیٖک شُکُر رۄبَس کُن تُہۍ چھِو ٹھیٖک اہن حظ آ ٹھیٖک

تۄہہِ کَم کِتاب چھُ نِنۍ

اَہَن حظ

ٹھیٖک اَہَن حظ

ٹھیٖک کیٚنٛہہ نہٕ حظ چھُ پَرواے ییٖزیو تُہۍ تہٕ نِیِو کیٚنٛہہ چھُنہٕ ییٚمہِ ساتہٕ تۄہہِ فٔرست ییٖوٕ آ تھوڑا بہت وۄنۍ چھُو تۄہہِ رِگوٗلَر کَسٹمَر تھوڑا بہت مِلہِ ڈِسکاوُنٛٹ دَہ پٔرسَنٹ بیٚیہِ کوٗتاہ اَد وۄنۍ کیٛاہ تۄہہِ تۄہہِ دِمہو بَہہ پٔرسَنٛٹ بیٚیہِ کوٗتاہ ہٮ۪کو دِتھ اَتھ چھِ تیُتُے بَنان تہٕ اَدٕ سا تُہی ؤنِو تۄہہِ کوٗتاہ تام ہیٚکہِ گٔژھِتھ تُہۍ کوٗتاہ چھُو وَنان اَدٕ سا وَلہٕ کیٚنٛہہ چھُنہٕ وٕچھو پَتہٕ ییٚتی دُکانَس پٮ۪ٹھ یِیِو تُہۍ فِلحال تہٕ کیٚنٛہہ چھُنہٕ اَہَن حظ آ یِم بَنن ییٚمہِ ساتہٕ تۄہہِ ٹایم یی أسۍ چھِ ییٚتی آسان دُکانَس پٮ۪ٹھٕے تہٕ نمبر چھُو نا تُہۍ فون کٔرۍزیو تہٕ